ہیٚلو سلام علیکُم تُہۍ چھُو حظ ٹیٖچر ییٚمہِ سٕنٛدِ سیعد صٲبٕنۍ تُہۍ چھُو حظ ٹیٖچر أمِس عامِر صٲبٕنۍ حظ عامِر مجیٖد حظ اَہَن حظ آ اَہَن حظ بہٕ چھُس تٔمِس مول آ مےٚ حظ اوس مےٚ حظ اوس تۅہہِ عرض اَکھ کہِ مےٚ حظ اوس اَسہِ حظ چھِ بٲیِس حظ مےٚ خانٛدر خانٛدرٕ خانٛدرٕ خٲطرٕ چھِ اَسہِ لیٖو ضروٗرت تٔمۍ سٕنٛدِ موٗجوٗب مگر تٔمۍ دوٚپ عٲدۍ سَرَن موٗن نہٕ میٛون کِہیٖنٛۍ نہٕ دوٚپُن ژٕ کَر سَرَس پانے فون اَہَن حظ مگر تٔمۍ ہَے ووٚن مےٚ عٲدۍ مےٚ حظ اوس تٔمِس ووٚنمُت دوٚپمُت اوسمَس ژٕ ؤنۍ زِ ماشٹر جِیَس ماشٹر جی اگر نہٕ ژےٚ مانی پَتہٕ کَرس بہٕ فون تٔمۍ دوٚپ پَتہٕ پتہٕ آو سُہ مےٚ عٲدۍ دوٚپُن ماشٹر جِیَن مون نہٕ مےٚ لیٖو کِہیٖنٛۍ نہٕ دوٚپمَس اَدٕ وَلہٕ کیٚنٛہہ چھُنہٕ بہٕ کَرٕ تیٚلہِ ماشٹر جِیَس سۭتۍ پانے کَتھ دوٚپُن سُہ چھُ مےٚ ونان یِی دپان چھُم ژٕ چھُکھ کَران زیادٕ چُٹھیہِ ہُو یہِ نہَ چھُکھ ژٕ لیٖو تھاوان ژٕ چھُکھ آسان چُٹھی پٮ۪ٹھٕے دوٚپمَس کیٚنٛہہ چھُنہٕ پروٲے بہٕ وَنہٕ ماشٹر جِیَس تیٚلہِ پانے دَپس یِتھٕ کٔنۍ یِتھٕ پٲٹھۍ حظ چھِ مےٚ بٲیِس خانٛدر اَہَن حظ ہفتَس پٮ۪ٹھ چھِ برابر کیٛازِکہِ وۅنۍ کَرو حظ کیٚنٛہہ تُہۍ وۅنۍ حظ چھِ ہفتس کھنٛڈس وۅنۍ اگر پانہٕ تہِ ؤنۍہوٗس وۅنۍ کٔرۍہوٗس چلو چلو کیٚنٛہہ نہَ حظ چھُنہٕ چلو کیٚنٛہہ چھُنہٕ پَرواے شُکریہِ شُکریہِ آمیٖن